وعلیکُم سلام اسلام علیکُم آ تُہۍ چھِو حظ ٹھیٖک آ مےٚ حظ ٲس دَنٛدَس دَگ مےٚ چھَنہٕ بَنان کِہیٖنۍ کھیوٚن تہٕ مےٚ حظ گٔے اَتھ ہَفتہٕ کھَنٛڈ

آ مےٚ حظ ٲس تھوڑا کیٚمۍ ویٚمۍ تھوڑا تہٕ پَتہٕ انے مےٚ دوا گٔیے ٹھیٖک آ اَہَن حظ آ امہِ برٛونٛہہ گٔیو تُمَو دِتُکھ دوا پتہٕ گٔیے فرق تہٕ وۅنۍ گوٚو بیٚیہِ ہفتہٕ کھنٛڈ تہٕ گوٚو تھوڑا اگر بہٕ ترٛیشہٕ چٮ۪مہٕ مےٚ چھُ آ نہَ حظ نہَ اَصٕل برٛش چھِ تہٕ بیٚیہِ چھِ کولڈیٹ بیٚیہِ یوٗز کَران زیادٕ تر

آ اَہَن حظ آ ٹھیٖک حظ چھُ اَہَن بہٕ کَر حظ ہیٚکہِ یِتھ اَچھا ٹھیٖک بیٚیہِ حظ چھِ تھوڑا مےٚ کیوٹی حظ چھِ لٔجمٕژ گَژھٕنۍ أکِس دَنٛدَس نہَ حظ نہَ مےٚ چھِ کھیٚوان برۄنٛہہ ٲسۍ کھیٚوان

اَہَن حظ آ اَوا چھِ ٹھیٖک حظ بہٕ حظ کَرٕ کوٗشِش یِنٕچ اور

چلو ٹھیٖک